وعلیکُم سَلام ٹھیٖک پٲٹھۍ چھُو حظ اَصٕل پٲٹھۍ ؤنِو حظ اَہَن حظ کیٚنٛہہ نہَ حظ چھُنہٕ بہٕ حظ یِمہٕ صُبحٲے اَہَن حظ اسلامُ علیکُم